ہیٚلو وعلیکُم السلام اہن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اصٕل پٲٹھۍ گَرِ چھِو ٹھیٖک

اۭں اۭں تُہۍ کَتہِ چھو اۭں اۭں اۭں آ بہٕ چھس تَتہ چَلاوان بوٹ

آ آ وِو پۄیِنٹ

اۭں تہٕ اۭں اَتہِ حظ چھِ اَتہِ چھِ واریاہ بوٹ اۭں

اَدٕ یِیِو حظ اۭں یِیِو حظ آ صُبحس یہِ گۄڈٕ چھِ دۄن بوٹَن مےٚ برونٛہہ آ گۄڈٕ چھِ دۄن بوٹَن مےٚ برونٛہہ نمبرٕ حِساب گۄڈٕ چھِ دۄن بوٹَن تہٕ پَتہٕ چھ تمہ پَتہٕ تریٚیِم میون اکھ ڈوٚڈ بجے تام گَژھِ

نہ نہ تمہ برونٛہہ چھ ہُم آسان پتہٕ چھ تِم مۄکلان پَتہٕ چھُ لَگان میون میٲنِس بوٹَس نمبر

تُہی وٲتِو آ آ مینۍ روڑ آ پَتہ چھ وَسُن بۄن کُن آ

تتھ تتھ پارکہ مَنٛز واتَکھ ژٕ تتھ چھ تَپٲر بوٹ آسان گُتٕلۍ لٲگِتھ پَتہٕ کَرَکھ ژٕ مےٚ فون آ آ ژٕ وات واتَکھ تتھ یارٕ بَلَس کُن بۄن کُن وَسَکھ پَتہٕ کٔرزِ مےٚ فون أتھۍ نمبرس کٔرزِ فون

تتھ چھُنہٕ تیوتاہ ٹا تتھ چھُ کمٕے ٹایم لگان آ آ اوٚڑ گٲنٹہٕ کھَنڈ لَگہِ پَتہٕ تَتہِ چَکَر وَکَر کرو پَتہٕ یِمو تورٕ واپَس

ادٕ آ آ ییٚتہِ چھِ واریاہ آسان توٚتَس تانۍ آ ہتھ رۄپیہ رَٹان أکِس نفرَس

آ یِیِو تُہۍ مےٚ کٔرزیٚو فون ییٚمہ دۄہ یِیِو صُبَس ییٖوٕ مےٚ کٔرزیٚو فون آ صُبحس ڈوٚڈ بجے وٲتزیٚو برابر ڈوٚڈ بجے چھُ میٲنِس بوٹَس نمبر

وعلیکُم السلام